وعلیکُم سَلام ورحمتُ اللہِ وَبَرَکاتُہ اہن حظ أسۍ چھِ لون پولٹِرٛی فارم پٮ۪ٹھ تُہۍ کٕم حظ اَہَن حظ اَسہِ اَسہِ حظ چھِ واریاہ قٕسمہٕ کۄکر تۄہہِ کُس کۄکَر چھُ ضروٗرت اَہَن حظ بیٚیہِ بیٚیہِ بیٚیہِ ما چھُ کیٚنٛہہ ضرَوٗرت آ بۄیِلَر کٔژ کِلوٗ حظ یِم کَتھ خٲطرٕ چھُو تۄہہِ تھاوان کیٚنٛہہ فَنٛگشَن وَنٛگشَن چھِ حظ خانٛدرَس خٲطرٕ تُہۍ ؤنۍتَو بۄیِلَر کٔژ چھِ تھاوٕنۍ تہٕ پےَ پیرَنٹہٕ کۄکر کٔژ چھِ تھاوٕنۍ پیرَنٹَہٕ تۄہہِ تُہۍ ؤنِو پَنٕنۍ ڈِٹیل اَہَن حظ بوزگامہِ ٹھیٖک تۄہہِ کٕم دیُتوٕ سون کَنٹیکٹہٕ نمبر صحیح صحیح ؤنِو تُہۍ پَنُن آرڈر بۄیِلَر کٔژ چھِو تھاوٕنۍ تُہۍ پیرَنٹہٕ کویِنٹَل بۄیِلَر کوٗت تِم کوٗتاہ حظ چھِ تھاوٕنۍ پن پنٛژاہ شیٹھ کے جی ٹھیٖک حظ تُہۍ ؤنۍتَو مےٚ یِم تُہۍ لۄک لۄکٕٹۍ پوٗتۍ چھِو ضروٗرت تِم کٔژ چھِ تھاوٕنۍ تِم چھِ دٔہ پوٗتۍ تھاوٕنۍ آ پیرَنٹہٕ حظ چھِ گژھان یِم چھِ گژھان زٕ ہَتھ تہٕ دَہ رۄپیہِ کِلوٗ اَہَن حظ تہٕ بۄیِلَر چھِ گژھان اَکھ ہَتھ تہٕ سَتَتھ کَم کَرو تُہٕنٛدِ موٗجوٗب کَرو دٔہ دَہ رۄپیہِ کَم بیٚیہِ کیٛاہ ہٮ۪کو کٔرِتھ اَسہِ حظ چھِ ییٚتہِ ییٚتہِ سرینگرٕے اَہَن حظ اَہن حظ أسۍ چھِ ہوم ڈیلؤری تہِ کَران اَہَن حظ ریٹ ہَے ووٚن مےٚ حظ سَر تُہۍ زٕ ہَتھ تہٕ دٔہ چھِ اَسہِ ریٹ تہٕ تۄہہِ کَرہو دٔہ دٔہ رۄپیہِ کَم اَہَن حظ لۅکٕٹۍ پوٗتۍ چھِ گژھان تِم چھِ گژھان ہَتھ رۄپیہِ اَکھ پوٗت اَہَن حظ آ زیادٕ نہَ حظ چھُ اَز چھِ مارکیٹس منٛز درٛۅجر وۅنۍ ؤنِو تُہۍ تۄہہِ کیٛاہ چھُو تہٕ تَمہِ حِسابہٕ کَرو أسۍ تہِ کَتھ شیٖتھ نہَ حظ گژھِ یےَ گژھِ واریاہ کَم تُلِو پانٛژھ شیٖتھ کرو نہَ تُہُنٛد نہَ سون

تہٕ ہُم چھِ زٕ ہَتھ تہٕ ہُھ چھُ اَکھ ہَتھ شیٹھ تیٚلہِ چھِ حظ ٹھیٖک زٕ ہَتھ چھِ بۄیِلَر یُس مےٚ تۄہہِ زٕ ہَتھ دٔہ وَنیٛاوٕ وُچھِو وۅنۍ اوس اَکھ ہَتھ سَتَتھ تہٕ تَتھ تہِ تھووُس وۅنۍ اَکھ ہَتھ شیٹھٕے بیٚیہِ حظ چھُ یہِ کٲشِر کۄکُر آسان کٲشُر چھُ گژھان سُہ چھِ گژھان درٛۅگٕے پَہَم سُہ چھِ گژھان ڈاے ہَتھ رۄپیہِ

تَتھ ہا تَتھ تہِ کَرو رۄپیہِ پانٛژھ دہ کَم بیٚیہِ کیٛاہ ہٮ۪کو تُہٕنٛدِ موٗجوٗب کٔرِتھ آ کُس کُس چھُ کۅنٹَل نِیُن بۄیِلَر کویِنٹَل پیرَنٹہٕ کۄینٹَل پیرَنٹٕس چھِ کۄینٛٹَل کِنہٕ پیرَنٹہٕ چھِ پانٛژاہ شیٹھ گٔے پیرَنٹہٕ شیٹھ بۄیِلَر کۄینٛٹَل اَہَن حظ کٲشِر کٲشِر گٔے پانٛژھ شےٚ صحیح بیٚیہِ کیٚنٛہہ لۅکٕٹۍ پوٗتۍ کَٕژ حظ چھِ تھاوٕنۍ کۭتیٛاہ دٔہَ حظ صحیح تُہۍ ؤنۍتَو پَنُن ایٚڈرَس تہٕ أسۍ کَرو اَہَن حظ ڈِسٹرک کُلگام ٹھیٖک بُلاک دیوسَر صحیح پِن کوڈ ؤنِو تُہۍ سَر پَنُن کُنوُہ وَن نایِن کُنوُہ زٕتووُہ اَکھ تہٕ صحیح حظ تُہٕنٛدِ نایہِ اِسمِ شریٖف کیٛاہ چھُ حظ میٖر عمران کانٛہہ کانٛہہ لینٛڈ مارٕک ؤنِو تُہۍ ییٚتتھَنَس ڈیلوَر آسہِ کَرُن نیر عیٖدگاہ بوٗزَن اہَن حظ سَر اَز چھُ ڈیٹ ژوٚوُہ أسۍ کَرو تۄہہِ ڈیٚلوَر اَز نہٕ کیٚنٛہہ پگاہ اَز چھِ سَنڈے سَر پٕنٛژٕ واتہِ تۄہہِ نِش حظ ٹھیٖک پٕنٛژٕ واتہِ آرڈَر تۄہہِ نِش تُلِو حظ شُکریہ اللہ حافِظ